بہٕ ہا کَرٕ ہا پارسَل رٮ۪سٹورنٛٹ پٮ۪ٹھ اکھ دیلور آردڑ یُس واریاہ بہتریٖن ریسٹورنٛٹ چھُ مےٚ چھُ اکھ کَباب کانتی آرڈر کورمُت یُس واریاہ لیزی تہٕ پسنٛد چھُ یُس ریسٹورنٛٹ میانہِ سِٹی منٛز قیام چھُ یُس میانہِ گرٕ پٮ۪ٹھ اَلہٕ پَلہٕ پانٛژھ پانٛژھ کِلوٗمیٖٹر پٮ۪ٹھ واق واقعٕے تِم چھِ واریاہ ڈیلِشس چیٖز بَناوان یِم بہٕ بار بار آرڈر چھُس کران